اسہِ چھِ گرس منٛز گُپن گاو چھُ دانٛد چھُ تیٖر چھِ یِم زن اسہِ چھِ واریاہ فٲیدٕ چھِ دِوان یِمن ہسا چھُ مگر یِہُنٛد یہِ فٲیدٕ یِوان تُلنہٕ خٲطرٕ چھِ یِمن واریاہ کیر پیٚوان کرُن یِمن چھُ اصل پٲٹھۍ پیٚوان واتُن یِمن چھُ پیٚوان خیال تھاوُن تمے سۭتۍ چھ پتہٕ أکِس انسانس یِہنٛدِس مٲلکس فٲیدٕ واتان خیال تھاونہٕ خٲطرٕ چھُ اسہِ مثلن یِمن پیٚوان اصل پٲٹھۍ یِہنٛدِس صحتس سنُن یِہُنٛد غذا چھُ اسہِ پیٚوان خیال تھاوُن غذا وقتس پٮ۪ٹھ دِیُن کھٮ۪ن چٮ۪ن اصل پٲٹھۍ یِمن دِیُن غذاہس منٛز چھُ یِمن یِوان مثال کے طور پر یِمن چھُ ہایجیٖنِک ماحول چھُ پیٚوان تھاوُن اگر وۄنۍ غذاہٕچ کتھ کرو غذاہس منٛز چھُ پیٚوان یِمن کرٕنۍ کٲم صبحس نندرِ ؤتھتھ چھُ پیٚوان یِمن اصل پٲٹھۍ گۄڈٕ صُبحٲے گاسہٕ ترٛاوُن کوٚش کوٚم دِیُن تمہِ پتہٕ یِتھُے ٲٹھ دہ بجن پتہٕ چھِ یِم پیٚوان نٮ۪بر کڑٕنۍ یِم گُپن مکان منٛز گُپن گرٕ منٛز پیٚوان نٮ۪بر کڑٕنۍ تہٕ تمہِ پتہٕ چھِ یِمن پیٚوان کٲم کرٕنۍ تھٲے تاپس کُنہِ جایہِ اگر سر سردی ٲس نتہٕ اگر سردی ٲسۍ تیٚلہِ تھٲے شہجارس کُنہِ جایہِ یۄس زن سیف سکیور جاے آسہِ تمہِ پتہٕ چھِ پیٚوان یِمن کٲم کرٕنۍ یِمن چھِ تریش پیٚوان دِنۍ گاسہٕ بیٚیہِ پیٚوان ترٛاوُن بیٚیہِ پیٚوان اتہِ یتھ گام گُپن جاین منٛز یِم أسۍ تتھ پیٚوان صفٲیی کرٕنۍ یا ییٚتہِ نس یِم تھاوہوٚکھ پتہٕ تتہِ نس پیٚوان صفٲیی کرٕنۍ مگر گُہہ وُہہ کٔرِنۍ کینٛہہ کٔرِنۍ سُہ چھُ پیٚوان صاف کرُن سُہ چھُ پیٚوان تھوٚد تُلُن تاکہِ یِم اگر بیہن یِم گژھٮ۪ن اصل پٲٹھۍ صاف پٲٹھۍ بِہنۍ یِمن گژھنہٕ خرٲبی لارٕنۍ کینٛہہ یِہِنٛدۍ اگر نہٕ یِمن ماحول آسہِ صاف أنٛدۍ پٔکۍ یِہنٛدِس صحتس پٮ۪ٹھ چھُ اثر پیٚوان تمہِ موٗجوٗب چھِ پیٚوان کرٕنۍ کٲم اکھ نفر چھُ یِمن لگان کم از کم اتھ صفٲیی وفٲیی ضروٗری بیٚیہِ یہِ گاسہٕ پیٚوان دِیُن تریش ویش کھٮ۪ن چٮ۪ن وٮ۪ن چٮ۪ن اتھ چھُ اکھ نفر برابر لگان اور تتھ سۭتۍ سۭتۍ چھِ یِمن وقتس وقتس پٮ۪ٹھ کُنہِ ساتہٕ دوا میڈسن پیٚوان دِنۍ سپلمینٹٕس پٮ۪وان دِنۍ اگر گُپن گاو آسہِ دۄد آسہِ دِوان کینٛہہ آسہِ دِوان تٔمِس چھ پٮ۪وان سپلمینٹٕس تہِ تھوڑا دِنۍ ییٚمہِ سۭتۍ سُہ طاقت پنُن چھِ ہٮ۪کان برقرار تھٲیِتھ زُوس منٛز چھ اثر روزان ہٮ۪لدی چھِ روزان تمہِ خٲطرٕ چھِ سپلمینٹٕس ضروٗری تہٕ اتھ سۭتۍ سۭتۍ چھِ یِمن ہُنٛد فٲیدٕ کیٛاہ چھُ اسہِ اکھ گاو کیٛاہ چھِ اسہِ دِوان اکھ گاو چھِ اسہِ گۄڈٕنٮ۪تھٕے دۄد دِوان یُس اسہِ دۄہ دِشہِ پننہِ زندگی منٛز بقار چھُ لگان صُبحس شامس دۄہلہِ پرٛٮ۪تھ ساتن چھُ گرس منٛز دۄد لگان بقار یتھ زن أسۍ مِلِک تہِ چھِ ونان یہِ چھُ اسہِ بقار لگان تہٕ اتھ برعکس چھِ اسہِ گُپن لگان اگر أمۍ نہ پگاہ کانٛہہ أمِس بچہِ چھُ آسان وۄژھ چھُ آسان سُہ وۄژھ چھُ لگان اسہِ بقار کتھ سُہ ہٮ۪کہِ اسہِ بریٖڈ برٛونٛٹھ پکنٲیِتھ کنٹنیو کٔرتھ یا سُہ ہٮ۪کہون أسۍ باقٕے چیٖزس استعمال کٔرتھ مثلن کُنہِ ساتہٕ چھُ کینٛہہ فنٛگشن آسان ماز کھٮ۪ون چھُ کینٛہہ چھُ سُہ ہٮ۪کہون أسۍ تمہِ خٲطرٕ استعمال کٔرتھ کیںٛہہ سُہ چھُ سٲنۍ اِن کم جنریٹ کران سُہ ہٮ۪کہون أسۍ کٕنتھ تہِ تٔمس یِم پۄنٛسہٕ چھِ یِوان تِم ہٮ۪کہوکھ مُختلف چیٖزو خٲطرٕ أسۍ استعمال کٔرتھ اِوٕن گٲو یۄس دۄد چھِ دِوان یہِ اسہِ اٮ۪کٕسٹرا دۄد چھ گرس منٛز آسان چھُ سُہ دۄد چھِ أسۍ پتہٕ ہٮ۪کان گوٗرِس دِتھ مِلِک مینس دِتھ یا باقٕے پھٔرمن چھِ أسۍ سُہ ہٮ۪کان دِتھ تہٕ تمیُک فٲیدٕ چھُ اسہِ مِلان اتھٕے پٲٹھۍ ہسا چھِ دانٛد آسان سُہ چھ اسہِ لگان مثلن زٔمیٖنسن پٕلگنٛگ خٲطرٕ چھُ اسہِ لگان زٔمیٖن سنٛبھالنس چھُ اسہِ سُہ لگان ہل دِنس چھُ سُہ اسہِ لگان یا کیٛاہ چھِس ونان بریٖڈنٛگ خٲطرٕ چھُ سُہ اسہِ لگان رپوڈکشن خٲطرٕ چھُ سُہ یِمن لگان گٲون وٲون تہٕ تمہِ خٲطرٕ چھُ سُہ تہِ آسان ضروٗری پتہٕ یُس یِمن نِش اٮ۪کٕسٹرا را مٹیٖریل چھِ اسہِ نیران مثلن گُہہ چھِ نیران کاو ڈنٛگ چھُ نیرن یوٗریٖن چھُ نیران اگر یہِ اصل پٲٹھۍ کُنہِ جایہِ تھاوو سٲمِتھ یِتھُے یہِ پتہٕ ڈِکمپوز چھُ گژھان سڑان چھُ تمہِ پتہٕ ہٮ۪کہٕ ہون یِہٕے کاو ڈنٛگ أسۍ استعمال کٔرتھ ایز اےٚ پھٹلایزر باغن منٛز تہٕ غرض یہِ گُپن چھُ اسہِ واریہو طٔریٖقو فٲیدٕ دِوان مگر امہِ خٲطرِ چھِ اسہِ پیٚوان أمِس اصل پٲٹھۍ واتُن کیر کرُن أمۍ سٕنٛدِ خٲطرٕ چھُ اسہِ پیٚوان اکھ الگ جاے بناوٕنۍ یتھ منٛز یہِ روزِ سردی منٛز یُس أمِس پٮ۪ٹھٕ شلٹر دِیہِ گرمی منٛز یُس أمِس پٮ۪ٹھٕ شلٹر دِیہِ تاکہِ یہِ گژھِ نہٕ مُتٲثر سردی زیادٕ سردی سۭتۍ کیںٛہہ زیادٕ گرمی سۭتۍ کینٛہہ